اسلام وعلیکُم

اے کٲم ٲس نا کٲم ٲس نا مےٚ تُہٕنٛز رٔٹمٕژ پرٛابلِم حظ گٔے تھوڑا بہت یِم اَسہِ حظ اوس بیٚکۍ بیٚکۍ نَفرَن روٚٹمُت کَنٹرٛٮ۪کٹہٕ بیٚیہِ لوگُن یَتھ یَپٲرۍ یہِ روٗد ووٗد حظ اَسہِ گٔے تَمِچ کٲم پَتھ پہم اَہَن حظ ڈیٹ حظ اَسہِ حظ اَسے پَتاہ ٲس وۅنۍ یتھ گوٚو نا حظ یَپٲرۍ اَکھ گوٚو یہِ روٗدُک وَر بیٚیہِ گوٚو اَسہِ منٛزٕ نَفَر ہَے موسمَس پٮ۪ٹھ کیٛاہ بَروسا چھِ موسم ما چھِ اَسہِ تانٮ۪تھ أسۍ تہِ کیٛاہ کَرو تَتھ منٛز اے روٗد لوگُن تۄہہِ تۄہہِ آسٮ۪و پانہٕ تہِ پَتاہ ہَفتَس کھنٛڈَس اوس روٗد پٮ۪وان سُہ کامہِ دۅہ سُہ ہَفتہٕ گوٚو اَسہِ سیوٚدُے حظ ضایعے تَتھ منٛز ٲسۍ أسۍ گَرِ بِہِتھ تہٕ ہُمۍ سٕنٛز کٲم تہٕ روٗز اَسہِ پنٕنۍ پَتہٕ حظ تٔتی تَمی موٗجوٗب وۅنۍ گوٚو تُہُنٛد لیٹ پَہمَتھ تہٕ نہَ اے مےٚ حظ اے مےٚ حظ کَریاو تُہٕنٛدِ وَرٲے تہِ نہَ نہَ مےٚ کوٚر نا مےٚ کَریا تٔہٕنٛدِ وَرٲے تہِ مےٚ دوٚپ بہٕ سوزَن ہُتھ ہیٛوٗ کامہِ پٮ۪ٹھ وۅنۍ بَدَل تہٕ بہٕ کَرٕ پنٕنہِ کامہِ بَرابر تہٕ اَلبَتاہ تٔمِس گوٚو تَمہِ دۄہ کٲم سُہ اوس گوٚمُت ڈوٗنۍ چھانہِ سُہ گوٚو ڈوٗنۍ کُلہِ پٮ۪ٹھ بۄن تَتھ کیٛاہ سُہ تہِ چھُ تٔمۍ سُنٛدُے خطا وۅنۍ کیٛاہ کَرس بہٕ سُہ تہِ ہیوٚکھ نہٕ پَتہٕ یِتھٕے نہٕ تَوَے گوٚو تۄہہِ سٍتۍ غلطٕے پَہمَتھ فون حظ کَرہاو وۅنۍ مےٚ دوٚپ وۅنۍ یہِ چھُ غلطٕے گوٚمُت وۅنۍ کَتہِ کَرٕ بہٕ فون تہِ تۄہہِ ہَے وۅنۍ گژھِ نہَ حظ اَتھ کِہیٖنٛۍ وۅنۍ گژھِ نہٕ حظ بیٚیہِ پَتھ پَہمَتھ کِہیٖنٛۍ ہَے بہٕ تہِ حظ چھُس مےٚ چھِ پَتاہ بہٕ یِمَے کامہِ کَران مےٚ چھِ پَتاہ یِمَن کامٮ۪ن چھِنہٕ تھوڑا یِم چھِ پٮ۪وان ٹایمہٕ برٛونٛہہ یِمَن چھِ پَتہٕ بُتھِ پرٛابلِم گژھان مےٚ چھِناہ پَتاہ یِمَن چھِ گژھان پَتہٕ تَوَے چھُس بہٕ وَنان بہٕ اوسُس ژھانٛڈان یَپٲرۍ نَفَر تہٕ مگر نَفَر چھُنہٕ اَز بَنان کانٛہہ تِم چھِ وۅنۍ کامہِ چارَس سۭتۍ آوُر أڑۍ چھِ ڈوٗنۍ چھاننَس سۭتۍ آ یَپٲرۍ حظ گوٚژھ اَسہِ یہِ کنٛٹرٛٮ۪کٹہٕ مۅکلُن گۄڈٮ۪تھ پتہٕ أسۍ یِمو تَمہِ پَتہٕ حظ اَہَن حظ بَس أسۍ چھِ پرٛاران أتھی یہِ گژھِ گژھُن اَسہِ کَمپُلیٖٹ یہِ پٮ۪ٹھٕ چھِ یِمو یِمو أنۍمٕژ پرٛابلِم وۅنۍ یِمن ووت نہٕ میٹیٖریَل تہِ وَقتَس پٮ۪ٹھ کِہیٖنٛۍ اَمۍ موٗجوٗب تہِ چھِ اَسہِ گژھان لیٹ وۅنۍ مہٕ حظ ونۍں مہٕ حظ مارہون یُس ییٚمۍ تٔمِس ووٚن اَسہِ أمِس تہٕ یہِ ترٛوو أمِس چھِنہٕ حظ کنٹرٮ۪کٹہٕ أمِس تہِ ووٚن اَسہِ یِتھٕ پٲٹھۍ أسۍ ژھُنہوے کٲم وٲم أتی ترٛٲوِتھ دوٚپُن ہے یہِ چھُنہٕ میٹیٖریَل پَتَے بَنان کِہیٖنٛۍ تٔمِس تہِ کَتہِ آسہِ بَنیٛومُت تمی سٍتۍ گٔیہِ کٲم پَتھ اَسہِ دوٚپُس ہے سُہ چھُنہٕ مَسلہٕ سُہ چھُ تٔمۍ سُنٛد ہٮ۪ڈایک سُہ کِتھٕ پٲٹھۍ کیٛاہ کَرِ اَسہِ چھُ فِلحال تٔمِس ٹایمَس پٮ۪ٹھ تور واتُن دوٚپُن ہے تٔمۍ وَنیٛاو منٛزٕ دوٚپُن ہے وَلہٕ تُہۍ دِیوٗ مےٚ نَمبَر تٔمۍ سُنٛد بہٕ کَرٕ تٔمِس سۭتۍ پانَے کَتھ اے ژٕ کیٛاہ کَتھ کَرَکھ تٔمِس سۭتۍ تہٕ یہِ ما چھِ چَلان یہِ چھُ اصوٗل آسان یَتھ کامہِ